السلام علیکُم جِناب مےٚ چھُ اَکھ چیٖز اوٚنمُت یَتھ ناو چھُ اِنوٲٹَر اِنوٲٹَر چھُ اَکھ واریاہ اَصٕل چیٖز یَتھ منٛز أسۍ اَتھ واریاہ فٲہدٕ تہِ چھِ تُلان تِکیٛازِ سٲنِس علاقَس منٛز چھِ واریاہ پاورٕچ پرٛابلِم آسان یَتھ منٛز أسۍ بَتہٕ چھِ لاگَان کھیوٚن پاوَر چھِ ہٮ۪کان گٔژھِتھ پَتہٕ ہسا کٔر مےٚ کٲم اَسہِ ہسا ٲس آسان واریاہ پرٛابلِم پاورٕچ سٲنِس علاقَس منٛز یَتھ منٛز أسۍ کَران ٲسۍ کٲم ییٚمۍ ساتہٕ تہِ ٲسۍ بَتہٕ ٲسۍ لاگان کھیوٚن پاوَر ہسا اوس گژھان کانٛہہ تہِ کٲم ٲسۍ أسۍ کَران پاوَر ہسا اوس گژھان اَسہِ ہسا ٲس پاورٕچ واریاہ پرٛابلِم پَتہٕ ہسا اوٚن مےٚ اِنوٲٹَر گوٚوُس بہٕ أکِس دُکاندارَس نِش مےٚ ہسا اوٚن اِنوٲٹَر تَتہِ ہسا وٕچھ مےٚ اِنوٲٹَر واریاہ زیادٕ زٕ پونٛسہٕ اِنوٲٹَر ہسا وٕچھ مےٚ تَتہِ تَتہِ ہسا ووٚن تٔمۍ اٮ۪کسایِڈ چھُ واریاہ زیادٕ چَلان یَتھ منٛز اَتھ واریاہ فٲہدٕ تہِ چھِ اَتھ منٛز ہسا کٔر اَسہِ کٲم تٔمِس ہسا ووٚن مےٚ مےٚ دوٚس مےٚ ہاو ژٕ اِنوٲٹَر یُس واریاہ زیادٕ فٲہدٕ منٛد آسہِ تٔمۍ ہسا ووٚن دوٚپُن یَتھ چھُ چَلَن اٮ۪کسایڈ اِنوٲٹَر یُس ہسا واریاہ زیادٕ فٲہدٕ منٛد چھُ اَتھ ہسا چھِ زٕ بیٹری ڈۄڈ ہَتھ ڈۄڈ ہَتھ ڈۄڈ ہَتھ دَہ شَتھ پنٛژاہ وولٹ اٮ۪مپِیَر بیٚیہِ ہسا چھُ اَتھ سولَر پےٚ سولَر سولَر پٮ۪نَل بیٚیہِ یُس ہسا سَتھ ٹہٕ ٲٹھ دۄہ چھِ اَسہِ ڈِجٹَل بوڈ ہسا چھُ اَسہِ یُس ہسا ہاوان چھِ اَسہِ ییٚتہِ پاوَر سورُے أتۍ سٕے یہِ ہسا چھِ چارٕج گژھان جلدی یہِ ہسا چھُ اَسہِ تُلان اَتھ ہسا چھِ واریاہ فٲہدٕ یہِ ہسا چھُ اَسہِ تُلان واریاہ چیٖز یَتھ منٛز أسۍ وَنان چھِ ٹی وی فین ژور پانٛژھ فین ہسا چھِ أسۍ تُلان اَتھ منٛز فِرٛج چھُ کوٗلَر چھُ بَلَب چھِ پنٛژاہ چھِ یہِ نَہ سا چھُنہٕ شور تہِ کَران کیٚنٛہہ یہِ نَہ سا چھُنہٕ شور تہِ کَران کیٚنٛہہ بیٚیہِ ہسا چھِ یَتھ پانٛژَن ؤرِیَن گارَنٹی سہٕ یَتھ یہِ نَہ سا چھُنہٕ بیٚیہِ تَتان تہِ زیادٕ کِہیٖنۍ نہٕ اَتھ ہہ یہِ ہسا چھُ آٹومٮ۪ٹِک ییٚمۍ ساتہٕ تہِ پاوَر چھُ یِوان یہِ ہسا چھُ آٹومٮ۪ٹِک بنٛد گژھان اَتھ ہسا چھِ واریاہ خصوٗصیَت اَتھ اِنوٲٹرَس أمۍ ہسا دِتیو مےٚ گۄڈٕنٮ۪تھ ژۄیہِ تٕرٛہَن شَتَن یَتھ پٮ۪ٹھ أمۍ ڈِسکاوُنٛٹ کوٚر مےٚ پَتہٕ أمۍ زٕ ہَتھ یہِ ہسا بَنیو مےٚ پَتہٕ دۄیہِ تٕرٛہَن شَتَن فاینَل ہسا دیُت پَتہٕ أمۍ مےٚ یہِ دۄیہِ تٕرٛہَن شَتَن اٮ۪کسایڈ اِن اٮ۪کسایڈ اِنوٲٹَر ہسا چھُ واریاہ فٲہدٕ منٛد تِکیٛازِ ییٚمۍ ساتہٕ تہِ پاوَر چھُ گژھان سٲنِس علاقَس منٛز تَمہِ ساتہٕ تَمہِ ساتہٕ ہسا چھُ یہِ اِنوٲٹَر بَکار یِوان وۄنۍ چھُس بہٕ گُزٲرِش کَران اَگر کُنہِ ساتہٕ تہِ کیٚنٛہہ پرٛابلِم آسہِ پاوَر پرٛابلِم آسہِ بہٕ ہسا چھُس کَران گُزٲرِش یہِ ہسا چھُ واریاہ اَکھ اَصٕل چیٖز اِنوٲٹَر یَتھ منٛز ہسا یہِ فٲہدٕ منٛد چھُ یہِ ہسا چھُ اَسہِ فٲہدٕ دِوان بیٚیہِ ہسا چھُ اِنوٲٹرَس چھُ بیٛاکھ چیٖز اَتھ ہسا چھِ ڈِجٹَل بوڈ چار یہِ ہسا چھِ چارٕج تہِ جَلدی گژھان اَتھ نَہ نَہ سا چھُ یہِ تُلان فین ہسا چھُ یہِ تُلان ٹی وی چھُ تُلان فِرٛج ہسا چھُ تُلان کوٗلَر چھُ تُلان بیٚیہِ نَہ سا چھُنہِ یہِ شور تہِ کَران زیادٕ کیٚنٛہہ اَتھ ہسا چھِ وارَنٹی تہِ یہِ نَہ سا چھُنہٕ ہیٖٹ اَپ تہِ گژھان کیٚنٛہہ گَرمان چھُنہٕ یہِ کیٚنٛہہ یہِ ہسا چھُ آٹومٮ۪ٹِک بنٛد تہِ

یہِ ہسا چھُ واریاہ اَصُل چیٖز اِنوٲٹَر ہسا چھُ واریاہ اَصٕل چیٖز اٮ۪کسایڈ اِنوٲٹَر یَس چھُ واریاہ رُت چیٖز